یُس ہَسا یہِ لوٗم سایِل چھِ سُے ہَسا چھِ أسۍ کَران استعمال کُلۍ وُلۍ سبزی وَگزی اُگاونَس منٛز یُس ہسا یہِ مٮ۪نوَرِچ کھادٕچ کتھ کَرو أسۍ ہَسا چھِ کَران نیچرَل کھاد استعمال أسۍ نَہ سا چھِنہٕ کَران کیٚمِکَل فٔرٹِلایزَر استعمال یُس یہِ نیچرَل کھاد چھِ یُس أسۍ استعمال چھِ کَران اَتھ منٛز چھِ یِوان کۄکر رٮ۪کہٕ کۄکر رٮ۪کہٕ یُس چھُ آسان تَتھ منٛز چھِ ہَے مٮ۪نوَر آسان ہَے نیوٗٹرنٛٹ نیوٗٹرٮ۪نٛٹٕس آسان نایٹروجَن آسان پوٚٹیشیَم آسان پرٛٮ۪تھ کیٚنٛہہ چھِ تَتھ منٛز آسان یُس أسۍ ساروی کھۄتہٕ زیادٕ استعمال چھِ کَران بیٛاکھ ہَسا چھِ آسان کَو ڈنٛگ یُس گُہہ چھُ آسان سُہ چھِ أسۍ کَران استعمال فٔٹِلایزَر بدلہٕ کیٛازِکہِ یُس یہِ یہِ چھِ نیچرَل کھاد نیچرَل ڈومِسٹِک کھاد چھِ یہِ ڈومِسٹِک نیچرَل مٮ۪نوَر چھےٚ یہِ أسۍ چھِ کَران سُے استعمال یہِ نہ سا چھُنہٕ یِمَن نۄقصان واتناوان کِہیٖنۍ یہِ ہَسا چھِ یِہٕنٛدۍ خٲطرٕ واریاہ زیادٕ محفوٗظ بیٚیہِ یہِ ہَسا چھِ واریاہ زیادٕ صحت منٛد یِمَن خٲطرٕ کُلۍ کُلٮ۪ن خٲطرٕ